اگر أسۍ تُلسیِچ کتھ کَرو ییٚتٮ۪تھ أسۍ ٲسۍ یِم سٲنۍ پرٛٲنۍ بُزرگ یِم ٲسۍ واریاہ یِم کٲشِر علاج گَرے کَران یِم ٲسۍ اَمہِ برٛونٛہہ تتھ ٲسۍ ونان کۄٹھ اگر کٲنٛسہِ کمبرَس دود آسہِ ہے یا کوٚٹھ آسہِ ہے پھیٛوٗرمُت سُہ اوس پٮ۪وان تیٖلَس مَنٛز ترٛاوُن سُہ کۄٹھ ٲسۍ تَمہِ مَنز ٲسۍ تیٖلہِ مٲلِش کَران پَتہٕ اوس اَسہِ کمبرَس اگر دود آسہِ ہے سُہ دود اوس ژَلان اگر زَنٛگہِ آسہِ ہے دود سُہ زَنٛگہِ دود اوس چَلان یا پمہٕ ژالن ٲس یا کۄٹھ ٲس تِم ٲسۍ بیٛاکھ پمہٕ ژالَن ٲسۍ کران کۄٹھ ٲسۍ کران کٲم یہِ ٲسۍ میادِ دٲدِس تہِ کران أسۍ اِستعمال پمہٕ ژالَن ٲسۍ کَران کٲم یہِ ٲسۍ أسۍ جنابِ عٲلی کَمبَر دادٕ موٗجوٗب کَران یوٗز